اَسَلامُ علیکُم وَرَحمَتُہ اللہِ وَبَرَکاتُہ ٹھیٖک چھو حٕظ اَصل پٲٹھۍ چھو حٕظ اَہن حظ ٹھیٖک حٕظ تُہۍ چھِو حٕظ ٹھیٖک اَہن حظ ٹھیٖک حٕظ تِم پانٛژھ ڈِسٹرکَن ہٕنٛدۍ ناو چھِ یِم گۄڈنیُک چھُ بارہمولہ دیٚیِم چھِ بانٛدی پورا تریٚیِم چھِ بَڈگام ژوٗرِم چھِ ہَنٛدوارا تہٕ پوٗنٛژِم چھِ کۄپوارا یِم چھِ پانٛژَن ڈِسٹرکَن ہٕنٛد ناو بَڈگام چھ بانٛڈیپورا چھ بارہمولا چھ تہٕ ہَنٛدوارا چھ کۄپورا چھ